ڈسٹرک اننت ناگس منٛز چھِ اسہِ واریاہ میڈکل فیسلٹیٖز تتھ منٛز چھِ اسہِ یِوان جی اٮ۪م سی اننت ناگ بیٚیہِ چھِ یِوان میٹرنل اینڈ چایلڈٕ ہیٚلتھ ہاسپٹل شیر باغ بیٚیہِ چھِ اسہِ یِوان پننس مٹن أسۍ ییٚتہِ روزان چھِ تتہِ چھِ اسہِ یِوان پی اٮ۪س سی مٹن بیٚیہِ چھ یِوان سب ڈسٹرک ہاسپٹل سیٖر یِمن جاین چھِ اسہِ واریاہ فیسلٹی مِلان لایِک اسہِ چھِ اتھ اتہِ چھِ اسہِ میٹرنٹی خٲطرٕ اگر اسہِ کانٛہہ پریگنٹ لیڈی آسہِ تٔمِس چھِ تتہِ کیر مِلان اٮ۪نٹی نیٹر انٹرانیٹر پوسٹ نیٹر کیر چھُ تتہِ مِلان أسۍ چھِ ہٮ۪کان شُرٮ۪ن تتہِ ڈراپٕس ترٛٲیِتھ أسۍ چھِ ہٮ۪کان باقٕے اگر اسہِ کانٛہہ میجر سرجری آسہِ یا ماینر آسہِ سۄ چھِ ہٮ۪کان تتہِ أسۍ کٔرتھ امہِ سۭتۍ چھُ ہر کٲنٛسہِ یُس ییٚتیِک ٲسہِ پننہِ علاقس منٛز چھِ مٹنٕکۍ یِمن چھِ واریاہ سہوٗلیت مِلان یِمو ہاسپٹلو سۭتۍ تہٕ بیٚیہِ چھِ ہٮ۪کان یِم ہر کانٛہہ ٹٮ۪سٹ یِمن ہسپتالن منٛز کٔرتھ یِمن چھُنہٕ پیٚوان بدل کُنہِ ہسپتالس منٛز گژھُن کینٛہہ